عام کشمیٖری زبانہِ منٛز چھِ أسۍ یِم کَتھٕ وَنان ژےٚ چھتھا بَتخ تونٛتھ کھیٚمٕژ یہِ چھُ الِف لیلا وَنان یہِ پیوٚو آسمٲنی تہٕ بوٚنہٕ لوٚگُس دب شانہٕ چھے پھوران شال ژٔلِتھ بٹھؠن چوب نۄٹھ ہاوُن کۄکرَن چھکُن مۄختہٕ الوِنٛدر تھپھ کَرٕنۍ بوٚقہِ بوٚقہِ پون کھوٚت اسمانس یُس مےٚ ۄہوِتس پانَس پھِرِتھ پھؠرَن ژھُن